بہٕ چھَس سٹِچِنٛگ کَران مےٚ وٲتۍ واریاہ ٹایِم اَتھ سٹِچِنٛگ کَران لَگ بَگ زٕ ساس ٲٹھہِ پٮ۪ٹھ مےٚ چھُ واریاہ اَتھ منٛز ہیٚچھمُت سِٹاٹِنٛگ پٮ۪ٹھ کٔر مےٚ سٹِچِنٛگ مےٚ ٲسۍ کَسٹمَرز ہمیشہٕ خۄش گَژھان یِمَن اگر کینٛہہ پرٛابلِم یی ہا تہِ بہٕ ٲسٕس یِمَن کیٛاہ چھِ وَنان اَتھ سُہ ٹھیٖک کَران اگر مےٚ چھَنہٕ زٕہٕنۍ پرٛابلِم گٔمٕژ اَتھ منٛز اگر زانٛہہ کانٛہہ پرابلم یی ہا تہِ سۄ ٲس کَسٹمَر وَنان اورَے یِتھ کٔنۍ گٔے پرٛابلِم بہٕ ٲسٕس تِمَن ٹھیٖک دِوان کٔرِتھ مےٚ چھَنہٕ کٕہٕنۍ پرابلم گٔمٕژ اَتھ منٛز بیٚیہِ چھِ مےٚ ہمیشہٕ اَتھ منٛز پَنُن بیسٹ کَرنٕچ کوٗشِش کٔرمٕژَن اَتھ ووت مےٚ لگ بگ زٕ ساس ٲٹھ پٮ۪ٹھ کَران یہِ کٲم لَگ بَگ دَہ پَنٛداہ ؤری پٮ۪ٹھٕے زیادَے پَہنَتَن مےٚ ٲسٕس مےٚ چھِ مےٚ چھِ اَکھ فیورِٹ ٹیٖچَر مےٚ چھِ اَمِکۍ گِفٹ تہِ دِتۍ مٕتۍ تٔمِسَن بَنٲیِتھ تٔمِس چھِ مےٚ گِفٹ دِتۍ مٕتۍ کہِ پھیرَن ٲسٕس بہٕ دِوان تٔمِس شُرٮ۪ن خٲطرٕ بَنٲیِتھ فِراک ٲسٕس دِوان بَنٲیِتھ یہِ سۄ مےٚ وَنان ٲسٕس تہِ پایپِنٛگ ٲسُن کَرناوان پَلوَن بہٕ ٲسٕس تٔمِس تِم تِم ڈِزاین بَناوان تِم تِم تِم بَٹَن لَگاوان پَلوَن تہٕ تٔمِس ٲسٕس بہٕ تِم دِوان بہٕ ٲسٕس ہمیشہٕ ٹراے کَران کہِ مےٚ گژھن کَسٹمَر خۄش گَژھٕنۍ تہٕ کیاہ چھِ وَنان اَتھ یہِ مےٚ ٲسۍ بیٚیہِ ٲسۍ مےٚ ہمیشہٕ کیٛاہ چھِ وَنان اَتھ کَسٹٕمَر پَنٕنۍ خۄش گژھان تِم ٲسۍ ہمیشہِ میٛانہِ کامہِ سۭتۍ سٮ۪ٹٕسفاے گژھان وٕنکٮ۪نَس تہِ چھَس بہٕ اَتھ سۭتۍ کَران تِم چھِ وٕنکٮ۪نَس تہِ سیٚٹٕسفاے روزان مےٚ اَمہِ کامہِ سۭتۍ تاکہِ بہٕ کَرٕ تِمَن ہِنٛز کٲم اَصٕل اگر تِم تِمَن ہِنٛز کٲم بیٚیہِ تہِ پیٚیہِ مےٚ کَرٕنۍ مےٚ ٲس نہٕ تَتھ منٛز پرٛابلِم گژھان کینٛہہ نہ ٲس مےٚ شَرارَت کھَسان تَتھ منٛز بہٕ کیازِ کَرٕ یِمَن بیٚیہِ کٲم یا یِم کیٛازِ چھِ مےٚ واپَس اَنان پَلَو مےٚ چھَنہٕ گۄڈنٮ۪تھٕے چھُنہٕ مےٚ زٕہٕنۍ پَلو واپَس آمُت یہِ سٹِچ خٲطرٕ یہِ چھِ خراب سٹِچ گٔمٕژ وَنۍ اگر گژھان تہِ اوس مےٚ اوس نہٕ زٕہٕنۍ شَرارت کھَسان کہِ بہٕ کَرٕ یہِ یہِ نَیہِ سَر مےٚ چھِ یہِ نَیہِ سَر یہِ کٲم کَرٕنۍ یہِ اوس مےٚ ذہنَس منٛز گۄڈَے تھوٚمُت کہِ اَگَر کٲنٛسہِ آرام واتہِ میٛانہِ دِژ سُہ گَژھِ خۄش یۄس بہٕ ہمیشہِ پنٛنہِ جایہِ